اسلام علیکُم یہِ چھا پارسا ریسٹورنٹ کُلگام مےٚ کوٚروُ تۄہہِ امہِ مۄکھ فون تاکہِ بہٕ ونہو تۄہہِ مےٚ اوس کوٚرمُت زٕ گنٹہٕ برونٛہہ تۄہہِ تہنٛدِ رسٹورنٛٹ پٮ۪ٹھہٕ وازوان آرڈر یُس مےٚ نِش واریاہ اصٕلۍ پٲٹھۍ پیش گوٚو بہٕ چھُس تہنٛد شُکر سٮ۪ٹھاہ شُکریہ ادا کران زِ یتھِس موسمس منٛز تہِ کوٚروُ تۄہہِ میون میٲنۍ فرمٲیِش پوٗرٕ آز اوس صبحٲے پٮ۪ٹھہٕ شیٖن تہٕ روٗد پٮ۪وان ٹریفِکُک آمد رفتہٕ روٗد واریاہ کم امہِ ورٲے کٔروُ تۄہہِ میٲنۍ ڈیٚلؤری پوٗرٕ تمیُک تمیُک چھُس بہٕ شُکر گزار تہنٛد یُس تۄہہ بییٚہِ وازوان اوسوُ سوزمُت سُہ اوس سٮ۪ٹھاہ واریاہ لٔزیٖز